اَگَر أسۍ وٕچھو أسۍ کِتھ کنۍ چھِ پَنُن مَطلَب زمیٖن یا پَنُن دانہِ زمیٖن یا پَننہِ وارِ بَچاوان کِتھ کَنۍ چھِ أسۍ یا پَنُن زِراعت کِتھ کنۍ چھِ أسۍ بَچاوان جاناوارو نِشہِ گۄڈنِچی کٲم چھِ أسۍ کَران أسۍ چھِ پَننٕنۍ وارٮ۪ن یا پَننِس زمیٖنَس چھِ أسۍ أنٛدۍ أنٛدۍ تھاوان تارِ سۭتۍ چھِ تھاوان گٔنٛڈِتھ أڑۍ چھِ تھاوان تارِ سۭتۍ گٔنڈِتھ أڑۍ چھِ تھاوان پَیہِ دِتھ وَنان تَتھ سُے چھِ تھاوان دِتھ تکیازِ تمہِ سۭتۍ جاناوار یِوان سٲنِس سٲنِس زِراعتَس کُن کِہیٖنۍ تہِ یا سانہِ وارِ کُن کِہیٖنۍ تہِ أتی کھیٚہَن تِم سَبزی یا کینٛہہ سُہ چھُ تمہِ سۭتۍ بَچان تہٕ وۄنۍ اَگَر أسۍ وٕچھو پٔرِندو نِش کِتھ کنۍ چھِ أسۍ بَچاوان تمہِ باپَت چھِ أسۍ کَران أسۍ چھِ تمہِ باپَت تَتھ چھِ وَنان کٲشِر پٲٹھۍ کھوٚکھ چھِ أسۍ لاگان وارٮ۪ن مَنٛز یا چھِ لاگان دانہِ زمیٖنَس مَنٛز أتی چھِنہٕ تمہِ سۭتۍ چھِ نہٕ أتی پرندِ کھیٚوان سُہ فصل سون کِہیٖنۍ تہِ یا چھِ أسۍ تھاوان بیٚیہِ چھِ أسۍ تھاوان تار دِتھ یا اَگَر کٲنٛسہِ ژوٗنٛٹۍ باغ چھُِ آسان سُہ چھُ تمہِ باپَت کَران کٲم اکھ چھِ تِم تھاوان تار تہِ دِتھ تمو چاروایو باپَت بیٚیہِ چھِ تِم تھاوان تَتہِ رٲچھ دَر تہِ تھاوا پَننِس زمیٖنَس مَنٛز اَگَر تور جاناوار یا کانٛہہ یِیہِ تہٕ تِم کَرَن تمِس لار اَگَر وۄنۍ وٕچھو زِ اَسہِ کُس کُس جاناوار چھُ واتناوان نوۄقصان سٲنِس فَصلَس سٲنِس فَصلَس چھ واتناوان نۄقصان سَبزی وارٮ۪ن چھ زیاد تَر اَگَر گاوٕ آسَن کٲنٛسہِ تراوِمَژٕ یَلہٕ یا اَگَر ہوٗن آسَن تَپٲرۍ تِم چھِ واتناوان نۄقصان یا اَگَر پرندو مَنٛز وٕچھو ژَرٕ یا کوتَر یا کاو یِمے یِمے مَطلَب پرندٕ چھِ کھیٚوان سون فصل یِمے چھِ کَران تَتھ مَطلَب یِمے یِمے پرندٕ چھِ تَتھ کَران نۄقصان کَران سٲنِس فَصلَس وۄنۍ اَگَر أسۍ وِچھو یِم کُس نۄقصانا چھِ تَتھ کَران یِم کِتھ کنۍ چھِ تَتھ کَران نۄقصان اَگَر أسۍ گاو وٕچھو اَگَر سۄ سانہِ مَطلَب اَگَراے اَسہِ وٲر آسہِ یا کینٛہہ آسہِ تٔمۍ چھِ آسان تَتھ سوروٚے ہاکھ کھیٚومُت تٔمۍ چھِ آسان سٲری سۄ سَبزی کھیٚمٕژ پیٚٹھۍ پیٚٹھۍ تَتھ سبز سبز سَبزی سٲری آسان مۄکلٲومٕژ یُس تَتھ پیٚٹھۍ کِن آسہِ وۄنۍ اَگَر وٕچھو أسۍ پرندٕ کیاہ چھِ کَران اَگَر دانہِ زمیٖن آسہِ تِمو چھِ آسان پیٚٹھۍ کِن سُہ سوروٚے نیُمُت کھیٚتھ تَتھ تِم پھٕلۍ دانہِ پھٕلۍ وانہِ پھٕلۍ یا اَگر ہوٗنۍ آسَن تِمو چھُ آسان سُہ موٚتھمُت سُہ سون سُہ فصل آسان کوٚرمُت سوروٚے خَراب تَوے چھِ اَسہِ پیٚوان یِم یِم چیٖز کَرٕنۍ کَرٕنۍ تَوے چھِ اَسہِ پیٚوان تارٕ گَنٛڈنہِ تَوے چھِ اَسہِ پیٚوان سُہ کھوٚکھ تھاوُن لٲگِتھ تَوَے چھِ اَسہِ پیٚوان تھاوُن یہِ تارٕ تھاونہِ گٔنڈِتھ یا دیٚوار چھِ أڑۍ گَنٛڈان یا ٹیٖن چھِ أڑۍ دِوان وارٮ۪ن ییٚمے باپَت کیازِ تِمَن گَژھِ نہٕ سُہ فَصل خَراب کِہیٖنۍ تہِ یِم چھِ سُہ یا چھِ سُہ چاروٲے مَتھا یا اَگَر تَپٲرۍ گُرۍ چھِ آسان کُنہِ ساتہٕ کٲنٛسہِ ترٲومٕتۍ یَلہٕ اَگَراے گُرۍ آسَن کٲنٛسہِ تِمو چھِ آسان تِم گُرۍ ترٲومٕتۍ یَلہٕ تِمو چھِ آسان اکھ چھُکھ آسان سُہ سٲری سَبزی کھیٚمٕژ بیٚیہِ چھُکھ آسان سۄ یِمو تِمو پَڑرو سۭتۍ تِمو کھۄرَو سۭتۍ چھَکھ سۄ آسان سٲری سَبزی مٔژھ مٕژ تتھ زمیٖنَس مَنٛزچھِ آسان سۄ گٔمٕژ لٲرِتھ چھِ آسان تَتھ زمیٖنَس گٔمٕژ یا اَگَر ہوٗنۍ آسَن تِمو چھ آسان ڈُلٕنۍ دِتمٕت تَتھ سَبزی مَنٛز تِمو چھِ آسان تَتھ سَبزی سٲری کٔرمٕژ خَراب تَوے چھِ اَسہِ پیٚوان یہِ کَرٕنۍ کٲم تَوے چھِ أسۍ پَتہٕ پَنٕنۍ سَبزی بَچاوان یا پَنٕنۍ سَبزی چھِ أسۍ اَوے چھِ أسۍ تَتھ تھاوان تارٕ گٔنڈِتھ یا باقی چیٖز تھاوان کٔرِتھ یِم کھوٚکھۍ تھاوان مَنٛز أتی یِن نہٕ پرندٕ کِہیٖنہِ یا پرندٕ اَگَر چھِ آسان آمٕتۍ تِمو چھِ آسان تَتھ یہِ آسٮ۪کھ ہاکھ کھیوٚمُت نَتہٕ اگر دانہِ زمیٖنَس آسَن تہٕ تَتھ چھِکھ آسان سُہ سوروٚے تِم تِم دانہِ پھٕلۍ نِمٕتۍ کھیٚتھ پیٹھۍ کِن پتہٕ چھُ سُہ آسان بۄن کَنۍ گاسَے یوت یِہَے یِہَے نۄقصان چھِ یِم کران یِم جاناوار سٲنِس فصلَس